یُس زَنہٕ میٲنۍ اَکھ کوٹیشَن چھِ یُس بہٕ یُس مطلب مےٚ واریاہ زیادٕ فٮ۪ورِٹ چھِ سُہ چھِ یہِ یوٗنِوٲرٕس اِز ماے یونِوَرسِٹی ایٚنڈ د لایِف اِز ماے ایٚکزامنیشَن پرافِٹ محمد صلی اللہُ علیہ وَسَلَم اِز ماے ٹیٖچَر ایٚنڈ کَریکٹر اِز ماے ڈِگری تہٕ یہِ چھُ میانہِ خٲطرٕ واریاہ زیادٕ ییٚلہِ میون پرافِٹ محمد صلی اللہُ علیہ وَسَلَم ییٚلہِ تِمٕے آسن خۄش تِمٕے چھِ میانہِ کَریکٹر تِمٕے چھِ میانہِ ڈِگری تِمٕے چھِ میانۍ ہر کیٚنہہ